ہیٚلو ہیٚلو وعلیکُم سلام

ہے بہٕ حظ چھُس یہِ نایہِ وول کیٛاہ ہے ناو حظ چھےٚ تیار تۄہہِ ہے پتہٕ دھونٛکٕے دیُتوٕ کیٛاہتانٮ۪تھ گۄڈٕ دوٚپوٕ تۄہہِ ناوٕ ترٕٛہ ایٚوَیلیبُل حظ چھِ مگر ایٚوَیلیبُل چھِ دوٚپمَے ایٚوَیلیبُل چھِ دوٚپمَے ناوٕ چھِ ایٚوَیلیبُل کیٛاہ مگر ییٚلہِ تۄہہِ اَمہِ برٛونٛہہ اوسوٕ دوٚپمُت تۄہہِ کیٛازِ کوٚروٕ نہٕ تَتھ ڈیٹَس یہِ مُقرر ہے تَمہِ سۭتۍ دیُتوٕ نا تۅہہِ مےٚ دھونٛکہٕ مےٚ چھِنا واریاہ سُہ بیٚیہِ کامہِ ہے مےٚ چھِنہٕ حظ بیٚیہِ کامہِ آسان ہے اَچھا وۅنۍ چھُو حظ تۄہہِ ناوٕے ضروٗرت کِنہٕ نہَ وۅنۍ کٲژاہ گژھنَو تۄہہِ ترٕٛہ ناوٕ بَنَن حظ ناوٕ ترٕٛہ بَنَن ریٹ پٔر ناو حظ پٔر ناو ناو یِتھٕے کٔنۍ پٔر ناو اَچھا تۄہہِ چھَو مٔلی ہٮ۪نہِ اَنٛد ہٮ۪تھٕے ہیٚیِو تُہۍ اَچھا سوار یہِ کِرایہِ پٮ۪ٹھ اَچھا گوٚو رۅپیہِ ترٕٛہ ناوٕ گوٚو رۄپیَس دۄہَس پٮ۪ٹھ کِرایہِ پٮ۪ٹھ رۄپیَس ڈۅڈ لَچھ دِیِو حظ تُہۍ آ آ

اَہَن حظ آ بہٕ واتناو پانے